یُس اسہِ گَھرِ یہِ گُہہ وُہہ چھُ نیران أسۍ چھِ کران یہِ ڈَمپ أکِس کھۄڈَس مَنٛز ریٚتَن دۄن ریٚتَن چھِ گَژھان یہِ واریاہ مِکٕس چھُ گَژھان اتھ چھِ کھاد بنان اَدٕ چھِ پَتہٕ أسۍ یہِ کَڈان ترٛاوان چھِ پَتہٕ کران گُڑٲے وُڑٲے کُلیٚن تہٕ ترٛاوان چھِ پَتہٕ یہِ أسۍ پَننیٚن یمن کُلیٚن اَمہِ سۭتۍ چھُ واریاہ فٲیدٕ اسہِ یِوان